اسلامُ علیکُم وَ رحمتہُ اللہ اَسلامُ علیکُم وَرحمتہُ اللہ اَہَن حظ آ تُہۍ چھِو حظ ٹھیٖک اَہَن حظ شُکُر حظ یہِ چھِ حظ مدیٖنہ ٹوٗر ایٚنٛڈ ٹرولٕز یہِ اَسہِ حظ اوس یور گُلمَرگ پہلگام اَپٲرۍ اَپٲرۍ گژھُن حظ ٲں یہِ تُہۍ ؤنۍ تَو مےٚ یہِ اَکھ اَتھ کیٛاہ کیٛاہ فارمَلٹی چھِ یہِ کیٛاہ چھِ کٕم ڈاکِمیٚنٹ چھِ سۭتۍ کیٛاہ کیٛاہ چھِ تہِ ؤنۍ تَو تُہۍ ٲں اَہَن حظ اَہَن حظ اَہَن حظ اَہَن حظ

اَہَن حظ

بَجَٹہٕ أسۍ حظ أسۍ حظ چھِ ژور نَفَر بَجَٹ چھِ فورٹی کے پُلَس

گُلمَرگ ٲٹھ سیٚپٹمبر أسۍ اَہَن حظ اَہَن حظ تَتہِ حظ تَتہِ حظ چھِ زٕ دۄہ کَرٕنۍ سِٹے حظ ٲں پَتہٕ حظ چھِ تٔمۍ پَتہٕ تَرُن پہلگام حظ اَہَن حظ یہِ ایٚکامِڈیشَن کیٛاہ یہِ تُہۍ ؤنی تَو تُہۍ کٔرو تَتھ جایہِ یَتھ یہِ کھیٚن چھیٚنُک انتظام تہِ آسہِ اَہَن حظ ییٚمیُک بَجٹُس ٹینشَن مہ حظ ہیٚیو تُہۍ کِہیٖنۍ البتہ یہِ گژھِ آسُن اَصٕل پہنَس ہُہ نہٕ کِہیٖنۍ وَتہِ پٮ۪ٹھ بیٚیہِ اَہَن حظ نہ حظ زٕ ترٛےٚ روٗم حظ رَٹَو گِلیکٕس اے سی اے سی ڈیٚولیکس ٲں اَہَن حظ ٹھیٖک حظ چھِ آ اَدٕ حظ شُکریہِ حظ جناب اَدٕ کیٛاہ اسلام